کیاہ چھُ أندۍ پٔکِس منٛز یا نہ بَچاوُک بچاوُک اِشوٗ یِم مَثلات بَچاوُک مَثلات یَتھ ہٲنزن ہِندِس تَبکَس سۭتۍ یِم کیاہ چھِ یِم مَثلہٕ کیاہ چھِ تہٕ بیٚیہِ چھُ اَمہِ پَتہٕ تُہۍ چھِو ہا چٲنِس رِسینٹلی یۄس تُہۍ چھِو ہا کیٚنٛہہ مُختٔلِف قٔسمٕچ بدلو اَتھِ یِوان مُختٔلِف ؤرۍ ین منٛز آ بِالکُل اَتھ منٛز چھُ واریاہ واریاہ تَبدیٖلات ٲمٕتۍ واریاہ ورایاہ مُختٔلِف قٔسمٕکۍ خرٲبی چھِ گٔمٕژ سَماجس منٛز کیازِ کہِ یِمن تَبکن چھُ نہٕ زیادٕ کھۄتہٕ زیادٕ گاڈٕ مِلان آز کیٚنٛہہ واریاہ ڈرینیج یا باتھروم لیٹریٖنین پٮ۪ٹھ ٹولیٹن پٮ۪ٹھ سٲری چھِ یِوان ٹُھکنہٕ آز آبس منٛز تہٕ تَمہِ سۭتۍ چھُ گژھان آب آلودٕ تہٕ گاڈٕ چھِ مَران گاڈٕ مَرنہٕ سۭتۍ چھُنہٕ یِہُنٛد روزگار پَکان سیٚود کیٚنٛہہ تہٕ کۄلہٕ تہٕ باقٕے دریاب تہٕ نالہِ یِمن منٛز صاف تہٕ شُد آب وَسان اوس تِمن منٛز چھُ آز گندٕ تہٕ ٲلودٕ آب لَبنہٕ یِوان تَمہِ سۭتۍ چھُ گاڈَن سَفوکیشن گژھان یا دم گٹُن گژھان تہٕ تِم چھِ مَران تہٕ أسۍ چھِ کران واریاہ واریاہ پَنٕنۍ کِنۍ کوٗشِش کہِ یِم کۄلہٕ تہٕ نالہٕ تھاووکھ صاف یِمو سۭتۍ یم گاڈٕ بَچان تہٕ ہٲنزن ہُنٛد یہِ کَسٕب یا گادٕ مرنُک یُس یہِ کَسٕب چھُ یہِ گوٚژھ برونٹھ کُن پک پَکُن کیازِ کہِ گاڈٕ تہِ چھِ أسۍ پَنٕنِس غزاہس سۭتۍ شٲمِل تھاوان یِمو سۭتۍ چھُ سون صحت تہِ صیحح روزان تہٕ اَسہِ پَزِ سورُے بَچاوُن یہِ حِساب تہٕ کِتاب قۄدرَتُک